ہٮ۪لو اسلام علیکُم نہ حظ تۄہۍ چھُو حظ یہِ کِتاب چھِو حظ أنۍمٕتۍ اچھا مےٚ حظ ٲسۍ یِم بَچَن ترٛٮ۪ن نَہ یِمَن ٲسۍ مےٚ کِتاب اَنٕنۍ

سورُے چھُو کاپی واپی سورُے اَوا

اَہَن حظ

اچھا

اَہن حظ

اچھا تیٚلہِ یِمہوٚو أسۍ پگاہ شامَن ہیوٗ آچھا